اَگر ہا یہِ اَگر حظ أسۍ پنٛنہِ سٕٹیٹٕچ کَتھ کَرو ییٚتیُک یُس یہِ میٖڈیا چھُ یہِ ہسا چھُ سَپوٹ کَران أکِس فارمَرَس مینلی ییٚتہِ حظ چھِ سٲری اٮ۪پٕل گرٛویِنٛگ کَران ژوٗنٛٹھۍ وۄپداونَس سۭتۍ حظ چھِ سٲری آسان یِہُنٛد حظ چھُ واریاہ رول روزان اَتھ منٛز کانٛہہ ڈِزِیٖز حظ چھِ پھٔہلان سۄ چھِ یِم پرٛموٹ کَران یا پَگاہ یہِ مٮ۪وٕ آسہِ کٕنُن یِم چھِ سَرکارَس اَتھ بارَس منٛز چھِ مُطالبہٕ یِم تہِ کَران تھرٛوٗ میٖڈیاہٕے چھُ یہِ کَران یہِ فرٛوٗٹ سون حظ چھُ أکِس کیٚملِس گژھِ اَصٕل ریٹھ مِلٕنۍ یہِ حظ چھِ یِم پرٛموٹ کَران اَگرَے پنٛنہِ سٕٹیٹٕچ بہٕ کَتھ چھُس کَران وٕنۍکٮ۪س یِہُنٛد ہَسا چھُ واریِہُن میٖڈیُک حظ چھُ واریاہ اَصٕل رول یِم حظ چھِ اَصٕل کٲم کَران اَگرَے أکِس گِرٛیٖستہٕ سٕنٛز کَتھ کَرو أمۍ سٕنٛدِ خٲطرٕ واریاہ اَصٕل کٲم حظ چھِ کَران یِم